وَعلیکُم اسَلام ٹھیٖک چھُوٕ اَصٕل پٲٹھۍ ؤنِو اَچھا اَچھا ٹھیٖک ٹھیٖک اَچھا اَچھا بوٹہٕ سوٲرۍ چھ و تۄہہِ چیٚن اَدٕ کیٚنٛہہ چھُنہٕ کُنٕے زُنٕے چھُوا کِنہٕ بیٚیہِ تہِ چھُو باقٕے ٹھیٖک چھُ تُہۍ چھُوا پانہٕ ٹوٗرشٹ کِنۍ تُہۍ چھُو ٹوٗرشٹ گایڈ تۄہہِ چھُو آمٕتۍ ٹوٗرشٹن سۭتۍ اَچھا اَچھا ییٚتی لوکٕلٕے چھُو تۄہہِ کیٚنٛہہ چھُنہٕ اَدٕ چیٚیِو عٲش کٔرِتھ سوٲرۍ کیٚنٛہہ چھُنہٕ مَزٕ چھُ اٮ۪تھ لَگا تۄہہِ نَہ حظ ہٮ۪مو نہٕ أسۍ زیادٕ تۄہہِ چھُو نَہ لوکلٕے ییٚتکی تۄہہِ ہٮ۪مو نہٕ أسۍ زیادٕ کِہیٖنۍ تہِ نہٕ تۄہہِ ہٮ۪مو کَمٕے رۄپیہِ ہَتھ پانٛژھ ٲٹھ ہٮ۪مو تۄہہِ ہاوَو نہَ أسۍ حظ پتہٕ أسۍ کَپٲرۍ کَپٲرۍ چھِ یہِ نِوان تۄہہِ ہاوو سورُے وَلُر لیک بیٚیہِ ہاوو تُہۍ گاڈٕ کِتھ کٔنۍ چھِ رَٹان اَتھ منٛز أسۍ کِتھ کٔنۍ چھِ یہِ بوٹ سجٲیِتھ سورُے کیٚنٛہہ ہاہو تُہۍ یہِ تُہۍ ؤنِو بیٚیہِ دِمو سوٲرۍ تہِ بیٚیہِ چھِ آسان اَسہِ بوٹ سَجانس تہِ لٔگمِتۍ حظ وارِیاہ پونٛسہٕ بیٚیہِ چھُنَہ تہِ تۄہہِ چھُو نَہ تیٚلہِ پانہٕ تہِ وَنن دَپان چھُو اَسہِ چھِ وارِیاہ نفری تۄہہِ ما ہٮ۪کِو پتہٕ اکسٕے بوٹس منٛز سٲلِم کھٔسِتھ امہِ خٲطر چھِنَہ حظ مےٚ باقین بوٹہٕ والین سۭتۍ تہِ کَتھ کَرٕنۍ بہٕ تھاو باقین بوٹہٕ والین سۭتۍ تھاوٕ بہٕ کَتھ وَتھ کٔرِتھ تہٕ پتہٕ وُچھو تۄہہِ تۄہہِ پتہٕ کوٗتاہ ہٮ۪مو تۄہہِ أکِس أکِس تۄہہِ یُن کَر چھُو تۄہہِ پانہٕ کیٚنٛہہ چھُنہٕ تیٚمہِ ساتن وُچھو ییٚمہِ ساتن تۄہہِ یِیو نا تَمہِ ساتن ؤچھو تۄہہِ پانے گۄڈٕ بیٚیہِ ؤچھو تۄہہِ بوٹ کیُتھ آسہِ بوٹ تہِ گَژھِ آسُن اَصٕل سَجٲیِتھ وَجٲیِتھ تۄہہِ گَژھِو مَزٕ تہِ لَگُن بیٚیہِ ہاوو تۄہہِ تَپٲرۍ اوٚند پوٚتھ سٲلِم تَپٲرۍ کیٛاہ کیٛاہ چھِ تَتھ منٛز چھےٚ وارِیاہ مَزٕ لَگان تَتھ یِتھ منٛز چھُ وارِیاہ مَزٕ لَگان بوٹس منٛز أکِس بوٹس منٛز تُلو تۄہہِ زٕ زٕ ترٛےٚ ترٛےٚ تہٕ بہٕ کَر باقین بوٹہٕ والین سۭتۍ تہِ کَتھ ٹٮ۪نشن چھُنہٕ کِہیٖنۍ تہِ نہٕ آ مگر ؤنۍ زیو گۄڈٕ کالے ؤنۍ زیو کیٛازِ آز چھِ یَتھ یِم ٹوٗرشٹ چھِ وارِیاہ آسان ییٚتہِ تہٕ تمہِ کِنَتھ گَژھِ پتہٕ تَتہِ تُہۍ ما تُہۍ یِیو اور تہٕ پتہٕ آسہِ نہٕ ییٚتہِ بوٹ کِہیٖنۍ اَسہِ پیو پتہٕ وارِیاہس کالس پیارُن کیٛازِ اگر کانٛہہ تہِ ٹوٗرشٹ چھُنَہ حظ یِوان بۄٹہٕ سَوٲرۍ چھِ تِم ضُروٗری چٮ۪وان حظ کیٛازِ امیُک شوق چھُ آسان سٲلِمن آ اَمیُک شوق چھُ سٲلِمن آسان تۄہہِ کٔرۍ زیو مےٚ فون ییٚتھی نمبرس کٔرۍ زیو فون چھُنَہ حظ ٹھیٖک اَدٕ کے چَلو بیہ خۄدایس حَوال تہٕ پتہٕ کَرو أسۍ ییٚمِس سۭتۍ کَتھ